کِچنہٕ کِس بارَس منٛز کیٛاہ وَنہٕ بہٕ کِچَن چھِ اَسہِ تِتھٕے پٲٹھۍ آسان یِتھٕ کٲٹھۍ ہِنٛدوستانُک پارلیمنٛٹ چھِ کٔشیٖر منٛز چھِ عام طور کِچنَن منٛزٕے بِہِتھ آسان سٲری تہٕ بیٚیہِ چھِ آسان ڈِسکشَن چَلان اَمہِ مٔزیٖد أسۍ چھِ کِچنَس منٛز چاے چٮ۪وان صُبحٕچ اَکہِ بَجہِ ہُنٛد بَتہٕ کھٮ۪وان شامنُک بَتہٕ کھٮ۪وان ژورِ بَجہِ ہٕنٛز چاے چٮ۪وان بیٚیہِ چھِ اَسہِ کِچنَس منٛزٕے لٲگِتھ یَتھ کیٛاہ حظ وَنان ٹی وی تہٕ أسۍ چھِ آسان ٹی وی تہِ وُچھان أتھی شامَس ژیر تانۍ آسان ٹی وی وُچھان أسۍ کِچنَس منٛزٕے بیٚیہِ کانٛہہ پوٚژھ یِوان سُہ یِوان گۄڈٕنٮ۪تھ کِچنَس منٛزٕے یہِ چھِ اَسہِ عادتھٕے کٲشرٮ۪ن اَسہِ ییٚتہِ کانٛہہ کانٛہہ تہِ کٲم آسہِ کَرٕنۍ سۄ چھِ أسۍ کِچنَس منٛزٕے کَران اَمہِ باؤجوٗد چھِ اَسہِ اَمہِ مٔزیٖد چھِ اَسہِ یِم سٲنۍ کَزِن یِوان تِم چھِ یِوان یوٚتتھٕے تہٕ چھِ لَگان محفِل بٔڈ دُنۍیہکٮ۪ن روزمَراہ زِنٛدگی منٛز یِم زَن گژھان چھِ کیٚنٛہہ واقعہ تِمَن پٮ۪ٹھ ڈِسکشَن گژھان پالٹِکسَس پٮ۪ٹھ ڈِسکَشَن گَژھان پَڑھاے ہٕنٛدِس بارَس منٛز ڈِسکَشَن گژھان اُوَر آل مطلب کانٛہہ تہِ یُس ڈِسکَشَن سُہ چھُ گَژھان کِچنَس منٛزٕے